ہیٚلو اَلسلامُ علیکُم وَعلیکُم السَلام تُہۍ کَتہِ حظ چھُو بہٕ حظ چھیٚس پیاران لوکیشنہِ پٮ۪ٹھ مگر تُہۍ وٲتوٕ نہٕ وُنہِ تہِ کِہیٖنۍ بہٕ چھیٚس بَرابَر تٔتی تۄہہِ چھُ واتُن بانٛڈی پورہ چھُو تۄہہِ واتُن ٲں اَتھ چھِ وَنان ٲں اَتیٚن چھُ یہِ تہِ تِلہٕ لاگان کٲشُر تِلہٕ لاگان اَتھ دُکانَس چھِ وَنان ذٔری شاپ اوٚتَن چھُو تۄہہِ واتُن اَتیٚن چھُو اَتی چھیٚس بہٕ کھڑا مےٚ چھُو نہٕ مگر تُہۍ اَتھہِ یوان تُہۍ چھُو وَنان تہۍ چھُو وٲتمِتۍ اوٚتَن مگر مےٚ چھُو نہٕ تُہۍ اَتھہِ یِوان اَتیٚن کہیٖنۍ تُہۍ وُچھُو تۄہہِ چھُوا اَتیٚن تِلہٕ شاپ اَتہِ اَتھہِ یِوان تُہۍ وُچھو وارٕ گۄڈٕ آو وا اَتھہِ بہٕ چھیٚس أتی کھڑا

ٹھیٖک ٹھیٖک اۭں برابر تۄہہِ چھُو وۄنۍ تھوڑا برٛونٛٹھ پَہم پَکُن اَتہِ چھُو پبلک ہاے سکوٗل بیٚیہِ چھُو بانٛڈی پورہ ہایر سیٚکَنڈرٛی أتھۍ سۭتۍ یُس گیٹ چھُ اَتیٚن چھُو مَصالہٕ وول تَمہِ پَتہٕ پٔکِو تھوڑا برٛونٛٹھ پَہَم اَتیٚن چھُو اورینٛج کَلرُک گیٹ یِوان بیٚیہِ پٔکِو برٛونٛٹھ پہم تھوڑا بَس أتی رُکِو آ بَس